اَسَلام علیکُم سمیٖر صٲب چھُ حظ آ جِناب اَسِہ حظ اوس عرض یہِ زِ مےٚ چھِ شامَن ژیٖرۍ حظ فٕلایٹ مےٚ چھِ واتُن سرینگر اِیرپوٹ بہٕ چھُس پانہٕ روزان کۄلگامہِ تہٕ مےٚ دوٚپ اگر تُہۍ ییٚلَے چھُو تُہۍ کٔرِو تیٚلہِ کٲم تہۍ یِیوٗ بہٕ دِمو تۄہہِ پَنُن اٮ۪ڈرَس تُہۍ کتٮ۪ن یِیِوٗ تہٕ مےٚ نِیو تُہۍ شامَن ژیٖرۍ پَتہٕ اِیرپوٹَس پٮ۪ٹھ تُہۍ یی زیو اگر تُہۍ ییٚلہٕ چھُ تہٕ تیٚلہِ ؤنِو مےٚ تیٚلہِ یِیو تُہۍ ژیٖرۍ دَہ دَہ بَجے ہِیوٗ یِیوٗ تُہۍ گھنٹہ گَرَس ںِش کۄلگامہِ تَتہِ پٮ۪ٹھ کَرو أسۍ کٲم تَتٮ۪ن چھِ مےٚ سامان سُہ تہِ چھِ تُلُن پانَس سۭتۍ سۭتۍ سُہ تُلو أسۍ تٔتھی دَہِہ بَجہِ ہیوٗ تہٕ نیرَو أسۍ دَہِہ بَجہِ تہٕ بَہہِ بجہِ تانۍ واتو أسۍ اِنشااللہ اِیَرپوٹَس پٮ۪ٹھ مےٚ ؤنتو جِناب تیٚلہِ یی وَ تُہۍ تیٚلہِ تہٕ بہٕ تھاو تیٚلہِ فِکٕس کٔرِتھ سورُے تہٕ مےٚ چھِ واریاہ یِم سامان تہِ تَتٮ۪ن توٚتام واتناوٕنۍ بہٕ تھاوٕ تِم گھنٹہ گَرَس نِش واتنٲیِتھ تہٕ وۄنۍ ؤنیو مےٚ تُہۍ چھُوا ییٚلہٕ تہٕ تیٚلہِ یی زیو دَہِہ بَجہِ شامَن گھنٹہ گَرَس نِش بوٗزوٗ حظ آ تَتہِ پٮ۪ٹھ نیرو پَتہٕ أسۍ یِکوَٹَے تہٕ تقریٖبن واتو أسۍ تہِ پَتہٕ بَہہِ بَجہِ تانۍ تہٕ بَہِہ بَجہِ چھِ مےٚ ژیٖری فٕلایٹ بیٚیہِ ؤنۍ تو مےٚ اَکھ کَہ کَتھ یہِ تہِ کہ اگر دۄیہِ ترٛیٚیہِ دُہۍ باد چھُ بیٚیہِ اٮ۪ویلیبٕل تہٕ مےٚ یِیو تورٕ یِتھ أنیوٗ مےٚ تیٚلہِ واپَس تُہۍ اِیَرپوٹ پٮ۪تھ بیٚیہِ بہٕ کَرو تَمہِ دۄہ فون تۄہہِ تُہِنٛدِس ٹیلی فون نمبرَس پٮ۪ٹھ تُہۍ یِیوٗ تَمہِ دۄہ بیٚیہِ تہٕ مےٚ نِیوٗ تُہۍ تَمہِ دۄہ بیٚیہِ واپَس کۄلگوم تہٕ فِلحال چھُ وٕنکٮ۪س عرض یہِ اگر تُہۍ ییٚلہٕ چھُو تہٕ مےٚ ؤنیوٗ تیٚلہِ تیٚلہِ یِیوٗ تُہۍ شامَن دَہِہ بَجہِ برابر گھنٹہ گَر کۄلگامہِ نِش تَتٮ۪ن کٔرِو تُہۍ مےٚ تُلیوٗ مےٚ تَتٮ۪ن تہٕ بیٚیہِ چھِ مےٚ تَتٮ۪ن سامان سُہ تہِ لَدو أسۍ گاڑِ تہٕ نیرو أسۍ اِنشااللہ اِیرپوٹَس کُن رَوان ٹھیٖک چھُ حظ